سلام علیکُم وعلیکُم سلام اہن حظ آ ٹھیٖک چار چناری تانۍ گَژھُن کر چھو پگاہ پگاہ کٔژِ بجہ وِد فیملی

نَفرَس حظ مطلب لَکٹِس بچس چھِ أسۍ رٹان ہتھ رۄپیہ بٔڑِس چھِ أسۍ رَٹان مطلب اردہ پلس چھِ أسۍ رَٹان زٕ ہتھ رۄپیہ

گٲنٹَس کھَنڈس مطلب پگاہ یِیِو تُہۍ مطلب کمہ ٹایمہ مطلب تُہۍ کمہ ٹایمہ یِیِو کَہہِ بَہہِ بجہِ تۄہہِ کٔژ نَفَر آسنو اورٕ سۭتۍ گوٚو ٹھیٖک بیٚیہِ چھ اتھ خٲطرٕ انُن اسہ بوٚڑ بوٹ مطلب اتھ لگہ نہٕ یہِ شارٹ کینٛہہ اسہ چھُ لَکُٹ اتھ خٲطرٕ چھُ تیلہِ اَنُن بوٚڑ کیازِ ویٹُک مسلہ ویٹُک مسلہٕ تہ چھُ نہ وچھُن ویٹ تہ گوژھ نہ یہِ رَٹُن یہ ہَسا چھِ ریٹ بروبر یہِ ہَسا چھِ جیٚنوَن ریٹ تُہۍ ؤنِو یہے ریٹ

گٲنٹَس حظ اہن حظ اگر أسۍ پکو اصل پٲٹھۍ نارمل تیٚلہِ حظ ہیٚکو وٲتِتھ گٲنٹہٕ کمے تہ ہیٚکو وٲتِتھ دۄن گٲنٹَن حظ دۄن گٲنٹَن حظ تُہۍ کٔژ نَفَر چھو اورٕ مَطلَب شُرۍ شُرۍ چھَ لَکٹۍ مطلب بالینٛغ چھَ کنہ نا بالینٛغ لَکٹے حظ اتھ حظ اتھ حظ پندہ شیٚتھ حظ ہیٚمو بہٕ تۄہہِ دۄن گٲنٹَن اہن حظ پندہ شیٚتھ کَہہِ بَہہِ بَجہِ ٹھیٖک مطلب یہِ گَژھُن کوٚت چھو تۄہہِ چار چناری چلو ٹھیٖک چھُ اہن حظ ٹھیٖک حظ چھُ تیٚلہ کر تُہۍ تھٲے زیٚو میون کانٹیٚکٹ نمبر تُہۍ رٔٹۍ زیٚو میون کارڈ ونۍ رٔٹِو تُہۍ میون کارڈ مےٚ کٔرۍ زیٚو پگاہ تُہۍ فون ٹھیٖک حظ چھُ تُہۍ کٔرۍ زیٚو مےٚ فون پگاہ چلو بِہِو رۄبَس حوال